گۄڈٕنیُک باسان جوم ٲسۍ أسۍ تمہِ دۄہ گژھان فوجی فلم اوس کیمرا تہٕ مےٚ باسان یُتھٕے بہٕ پِکنِک گوس تَمہِ دۄہ اوس گوٚمُت لایک باہ وُہُر باہ وُہُر اوسُس بہٕ تَمہِ دۄہ یُتھٕے مےٚ گۄڈٕنیُک فوٹوگراف تُل سُہ اوس پِکنِک